مےٚ اوس کوٚرمُت اَکہِ دۄہ فِلِپکاٹ پٮ۪ٹھ بوٗٹھ آرڈَر بوٗٹھ اوس پانٛژَن ہَتَن مےٚ کوٚر مےٚ کوٚر وۄنۍ سُہ آرڈَر مےٚ دوٚپ لَک وَلہٕ یہِ چھےٚ بوٗٹھ اَصٕل تہٕ بہٕ کَرٕ آرڈَر خاص تہِ نہٕ باسیو نہٕ مےٚ کیٚنٛہہ مےٚ دوٚپ وَلہٕ گرِ لَگہِ یا چھِ کُنہِ ساتہٕ وارِ منٛز وَسان مٔمی سۭتۍ کُنہِ ساتہٕ چھِ ٹٲنٛڈۍ منٛز وَسان میچ وٕچھنہِ چھِ کُنہِ ساتہٕ وَسان ٹٲنٛڈ منٛز یا چھِ کُنہِ ساتہٕ گِنٛدنہِ گژھان مےٚ دوٚپ وَلہٕ بہٕ کَرٕ آرڈَر وۄںۍ ژھُن مےٚ سُہ آرڈَر کٔرِتھ پانٛژن ہَتَن رۄپیَن اوس سۄ ییٚلہِ سُہ ووت گَرٕ تہٕ مےٚ لوگ وۄنۍ سُہ سُہ اوس تَتھ اوس سۄ زَبَردَست فِٹِنٛگ فِٹِنٛگ ٲس تَتھ بَرابَر مےٚ کیٛاہ دوٚپ مےٚ دوٚپ اَتھ چھِ یہِ چھِنہٕ اَصٕل آسان کِہیٖنۍ مےٚ چھِ بوٗزمُت فِلِپکاٹَس پٮ۪ٹھ چھِنہٕ اَصٕل باسان کیٚنٛہہ کِہیٖنۍ تہِ نہٕ چیٖز تہٕ وَل اَتھ نیرِ رٮ۪تھ زٕ ترٛےٚ کھَنٛڈ نیرنَس تہٕ پَتہٕ ژھٕن بہٕ یہِ ترٛٲیتھٕے مےٚ اوس یِم کیٛاہ اوس یِہوٚے اِرادٕ مےٚ دوٚپ اَتھ نیرِنہٕ کِہیٖنۍ تہِ نہٕ وۄنۍ ییٚلہِ سُہ ووت گَرٕ مےٚ لوگ سُہ مطلب لاگان لاگان گٔے مےٚ تَتھ آز زٕ ؤری وٕنۍ سُہ چھِ وٕنۍ تہِ چَلان سُہ چھِ سُہ چھِ مطلب پی ٹِش پی ٹی ٹایپ شوٗز سُہ چھِ وٕنۍ تہِ چَلان تَتھ گوٚو آز زٕ ؤری گٔے تَتھ مےٚ چھِ باسان سُہ اوس مےٚ گۄڈٕنیُک چیٖز یُس مےٚ اون یَتھ پازٹِو مےٚ وۄںۍ فیٖڈ بیک دِمہٕ کیٛازِکہِ مےٚ ییٚلہِ تہِ کٲنٛسہِ نِش اوس بوٗزمُت تِم ٲسۍ وَنان دَپان أسۍ فِلِپکاٹ پٮ۪ٹھ چھِنہٕ شوٗ اَصٕل مِلان کِہیٖنۍ تہِ نہٕ اَتہِ یِم تہِ بوٗٹھ چھِ اَنان تِم چھِ تِم یا چھِ تِمَن آب اَژان یا چھِ تِمَن پارٕے آسان نیٖرِتھ ژٔلۍمٕتۍ یا چھِ تِمَن بَدل کیٚنٛہہ خٲمی آسان مگر مےٚ باسیو واریاہ زیادٕ اَصٕل ییٚلہِ بوٗٹھ ووت مےٚ دوٚپ نیرنَس وَل زٕ ترٛےٚ رٮ۪تھ تہِ مےٚ لَگہِ اوٚتامَتھ پانٛژنٕے ہَتَن چھِ بیٚیہِ کیٛاہ چھِ آز پانٛژَن ہَتَن ہِنٛدِس بوٗٹس نیران کِہیٖنۍ نہٕ آز چھِنہٕ پنٛدہَن شَتَن ساس نہٕ کٮ۪ن بوٗٹَن نیران کِہیٖنۍ وۄنۍ کیٛاہ نیرِہے پانٛژھ ہَتٮ۪ن مگر مےٚ چھِ باسان تَتھ درٛاو واریاہ زیادٕ اَصٕل ٹایِم اَگر ہُتھ کٔنۍ آسہِ ہے اوٚنمُت پانٛژن بازرٕ بوٗٹھ اَکھ آسہِ ہے پیوٚمُت سَتن ہَتَن یا کہِ ساسس پَنٛدہَن شَتَن علاوٕے مگر بیٚیہِ نیرِہٮ۪کھ نہٕ تیوٗتاہ ٹایم تہِ نہٕ کِہیٖنۍ اَکھ درٛاو تَتھ ٹایم تہِ اَصٕل بیٚیہ بیٚیہِ درٛاو دوٚر تہِ اَصٕل تہِ بیٚیہِ اوس مےٚ کَمفٲٹیبٕل تہِ اَصٕل سُہ چھُ گۄڈٕنیُک چیٖز یَتھ مے پازٹِو اٮ۪کٕسپیٖریَنٕس منٛز فیٖل چھُ کوٚرمُت